ہیٚلو اَسلامُ علیکُم وعلیکُم سلام تُہۍ چھُو ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ تُہۍ چھُو صحت ٹھیٖک پٲٹھۍ اَسہِ اوس ضروٗرت یہِ حظ یہِ روٹی میکَر اوس اَسہِ ضروٗرت سُہ چھُوا اَتہِ رایِس کُو رایِس کُکَر اوس کیٛازِ اَسہِ چھُ خانٛدَر لٔڑکی اَسہِ آسہٕ أمۍ سٕے خٲطرٕ چیٖز دَہ وُہ ضروٗرت اَسہِ ؤنۍتو وۅنۍ اَسہِ میلنہٕ تِم أتۍتھٕے سورُے کِنہٕ نہَ یہِ حظ اَتٮ۪تھ چھِ ٹرٛی تیلہِ پا یہِ حظ یہِ مطلب اَسہِ مطلب اَسہِ چھُ رایِس کُکَر چھُ پریشَر چھُ ضروٗرت کرٛاکری چھِ آسان ضروٗرت پیٛالہٕ کَپ چھِ پیٛالہٕ سٮ۪ٹ چھُ ضروٗرت کیٚٹلہِ چھِ کیٚٹٕل چھِ ضروٗرت ٹرٛے ٹرٛے چھِ آسان ضروٗرت مطلب چایہِ شیٖٹ اَہَن حظ تُہۍ ٲسِو سُہ تہِ چھُ مطلب سُہ تہِ چھُ ضروٗرت سُہ تِم چھِوٕ تۄہہِ ہر کانٛہہ چیٖز اَسہِ چھُ سورُے سُہ تُہۍ چھُو اَسہِ اورٕے وَنان کیٛاہ کیٛاہ ماڈل اَسہِ چھُ سورُے سورُے چھُ اَسہِ ضروٗرت آ اَدٕ حظ یہِ مطلب گیس ویس میلہِ اتٮ۪تھ مطلب اَسہِ چھِ یِم چیٖز زٕ لٔڑکی یِم لَگان چھِ سُہ

اَہَن حظ اَہَن اَہَن حظ تۄہہِ چھُو وۅنۍ پَتاہ دُ دُکانٛدارَس چھُ مطلب آسان پےَ کیٛاہ کیٛاہ گَژھِ کیٛاہ کیٛاہ چھُ لَگان وُنکٮ۪س لٔڑکی تہٕ اَہَن حظ اَہَن حظ سورُے سورُے چھُ اَسہِ ضروٗرت چَمچہٕ وَمچہٕ ہر کانٛہہ چیٖز تٲو وٲو یہِ لَگان چھِ بالٹیٖن چھِ ضروٗرت گِلاس پلا پَلیٹ چھِ ضروٗرت اَہَن حظ اَسہِ چھِ یِم چیٖز چھِ اَسہِ ضروٗرت یہِےَ یہِ کیٛاہ چھِ وَنان مٔہ یہِ حظ یہِ مےٚ چھُنا مٔشتھ تہِ گژھان کیٛاہ چھُ مےٚ وَنُن مےٚ چھِنہٕ یاد تہِ روزان کیٛاہ چھُ وَنُن کیٛاہ مصالہٕ ڈَبہٕ وصالہٕ ڈَبہٕ یِم چھےٚ ترٛےٚ ترٛےٚ بیکری ویکری چھا اَتہِ بَنان زَن مطلب تۄہہِ نِش حظ تۄہہِ وو یہِ حظ یہِ مطلب مٮ۪وٕ چھُ ضروٗرت ڈرٛاے فرٛوٗٹ چھِ ضروٗرت مطلب یہِ ژۄچہِ چھِ ضروٗرت یہِ پیسٹرٛی چھِ پایِن ایپُل چھُ ضروٗرت کیک چھُ ضروٗرت آسان بٲکِر خٲنۍ نَمکیٖن ژۄچہِ ہَن چھِ چھِ آسان ضروٗرت سۄ چھو تۄہہِ نِش یہِ حظ سُہ بَنہِ سورُے تۄہہِ نِش سورُے آیٹَم آ مےٚ دوٚپَن خبر اَسہِ ما پےٚ بیٚیِس دُکانَس پٮ۪ٹھ گژھُن تہٕ اَمے موٗجوٗب ووٚن مےٚ اَسہِ ووٚن اورَے تُہۍ چھِو ہٮ۪کان ہوم ڈیلؤری کٔرِتھ اَسہِ حظ یہِ اَسہِ چھِ شالمٲر مطلب واتُن اَسہِ گَژھِ توٚتُے واتُن سورُے آیٹَم اَسہِ چھُ فون نمبر یِہےَ تہٕ بِہِو رۄبس حوال